میٲنۍ فیورِٹ ریسپی چھِ اَنڈا بُرجی یہِ چھےٚ یہِ چھِ مےٚ پَنٕنۍ پٔرسٕنل ریسپی بہٕ چھَس یہِ آل ٹایم مےٚ چھِ یہِ آل ٹایِم فیورِٹ بیٚیہِ چھَس بہٕ یہِ ہر ٹایمہٕ بَناوان ییٚمہِ ٹایمہٕ ییٚلہِ تہِ مےٚ ٹایم فری ٹایم آسہِ بہٕ چھَس یَژھان یہِ بَناوُن یہِ چھِ یہِ چھِ أسۍ اِتھ کٔنۍ بَناوان گۄڈٕنیتھ چھِ أسۍ اوملیٹ بَناوان سُہ چھِ أسۍ لۄکٹین لۄکٹین پیٖسن منٛز الگ الگ کران پَتہٕ چھِ أسۍ تَتھ منٛز دیسی گی ترٛاوان تَمہِ سۭتۍ چھُ سُہ تَمہِ سۭتۍ چھُ تَتھ واریاہ اَصٕل ٹیسٹ گژھان